سارِوٕے کھۄتہٕ خَطرناک چیٖز چھُ یہِ آمُت زِ أسۍ ییٚلہِ بالَس ٹرٛیک چھِ کَران آسان کھَسان چھِ آسان تہٕ بٲرِش زَبردَس سان چھِ یِوان سُہ چھُ بَڈٕ مُشکِل تہٕ خطرناک آسان فوٹوٗ چھِ أسۍ واریاہ زیادٕ تُلان حَدٕ کھۄتہٕ زیادٕ مَزٕ سان تُلان فوٹوٗ تَتہِ کِس ماحولَس پانَس تِمَن سۭتۍ تَتہِ یِم تہِ لَمحہ تَتہِ گُزارَن چھِ تِمَن کیپچَر کَران سٲری زِ بیٚیہِ چھِ تِم کانٛہہ کانٛہہ چیٖز باسان تہٕ تِم فیس بُکَس پٮ۪ٹھ اِنسٹاگرٛامَس پٮ۪ٹھ تہِ پوسٹہٕ کَران